ہیٚلو اسلام علیکم تُہۍ چھو حظ وازوان رٮ۪سٹرونٹ سری گفوارا پٮ۪ٹھ اَسہِ ہسا أسۍ تُہنٛدِ رٮ۪ٮ۪سٹرونٹ پٮ۪ٹھ کیٚنٛہہ فُڈ آیٹمس یِم آڈر حظ کٔرۍ مٕتۍ یتھ منٛز زن یہِ کباب چھ یِوان بیٚیہِ چھ یِوان یہِ گۄشتاب مگر یُتھےٕ تُہنٛدۍ ڈلؤری باین یہِ ڈلیور کوٚر سأنِس اٮ۪ڈرسس پٮ۪ٹھ اَسہِ ہسا وٕچھ یُس ہسا یہِ فُڈ آیٹمس أسۍ یِم ہسا أسۍ خراب گٔمٕتۍ یِمن ہسا اوس تھوڑا سُہ لاوٕ ہیوٗ تہِ کھوٚتمُت توٕ موجوٗب کوٚروُ مےٚ تۄہہِ فون مےٚ دوٚپ تُہۍ کرو بہٕ اِنفارم کہِ یِتھہٕ پٲٹھۍ ہسا سوٗزوُ تۄہہِ فُڈ سُہ ہسا اوس سُپایِل گوٚمُت تہٕ وۄنۍ چھو تۄہہِ بہٕ یی گُزأرِش کران کہِ اَسہِ کٔرِو تُہۍ پنٕنۍ پونٛسہٕ واپس حظ تُہۍ ہیٚکِو اَسہِ یِمہٕ ایم پے تہِ کٔرِتھ یا تُہۍ ہیکِو اَسہِ یِم بدل کُنہِ ایپہٕ تھروٗ تہِ سوٗزِتھ